تِکیٚازِ ہینڈ میڈ یُس کٔلوتھس چھ آسان سہُ چھٕ آسان اَتھو سۭتۍ یُس پَلو چھٕ آسان بَنٲیمٕتۍ سہُ چھُ آسان واریاہ زیادٕ مضبوٗط بیٚیہِ چھ سہ آسان واریاہ ٹایم زیادٕ ٹایم لوٚگمُت یُس مرکیٚٹس منٛز چھ آسان یِم نَہ کلوتھس کلوتھس چھٕ آسان مِشیٖنو سۭتۍ آمٕتۍ بَناونہٕ تِکیٚازِ تٔمِچ یۄس ٹیب ویب آسان سُہ چھٕ واریاہ ژھیٚنان تہ مطلب تَتھ چھ نہ تیوٗتاہ خاص پرژھانا آسان کیٚنٛہہ